اَلسلام علیکُم آ تُہۍ چھُو ٹھیٖک صحت چھا ٹھیٖک آ تُہۍ ؤنۍتو تُہۍ چھُو ڈرٛیوَر چھُو تُہۍ آٹوٗ ڈرٛیوَر آ اَسہِ اوس یہِ ٹوٗرِسٹ اَکھ اوس نیُن یور سرینگر ٹُہ بَڈٕگوم اَہَن حظ اۭں سرینگر ٹُہ بَڈٕگوم اَسہِ اۭں اَیَرپوٹ پٮ۪ٹھ آ تُہۍ کیٛاہ سا یِیِو یِہوٚے کَہہ بَجے ہیوٗ آ کِراے کیٛاہ ہیٚیِو تُہۍ تَتہِ پٮ۪ٹھ تویتہِ یِتھ کَنتھ ہے نہ حظ تھوڑا کٔرِو حظ کَمٕے آ چلو ٹھیٖک نمبر ؤنِو پَنُن نمبر نمبر ؤنِو پَنُن بہٕ تھاو نا لیکِتھ بہٕ کَرو کال تَمہِ ساتہٕ

آ ؤنِو جلدی پہن

اچھا چلو ٹھیٖک چھُ وعلیکُم السلام